اَلسلامُ علیکُم مےٚ چھِ ناو اِشرَت أسۍ کِتھ کٔنۍ چھِ اَڈینٹِفے کران کہِ جانوَرَن ہٕنٛز کُس ہیو قٔسٕم چھِ ٹھیٖک یا أسۍ کِتھ کٔنۍ ہٮ۪کَو وٕنِتھ کہِ کُس جانوَر کوٗتاہ ہٮ۪لدی چھِ تہٕ أسی چھا تمہِ خٲطرٕ کانٛسہِ ہٕنٛز اٮ۪ڈوایِس نِوان یوتَت تامَتھ کٲنٛسہِ ہٕنز کانٛہہ جانوَر ذات پَرزٕناوٕنۍ چھِ سٔہ چھِ أسۍ اَکھ اِنسان ہٮ۪کان آرام سان پَرزٕنٲوِتھ تِکیٛازِ کہِ یُس جانوَر رَچھنَس منٛز مٲہِر چھِ آسان سُہ چھِ آرام سان ہٮ۪کان پَرزٕنٲوِتھ کہِ یِہٕنٛز یُس یہِ ذات چھِ یہِ چھا اصٕل أسۍ وَنَو مِثال کے طور اگر کٲنسہِ آسان چھِ گَرِ گاو سُہ چھِ تمہِ سۭتۍ کران کٲم سُہ چھِ وٕچھان کہِ یہِ کَمہِ آیہِ چھِ دۄد دِوان یِہ ما چھِ لَتھ تُلان یہِ ما چھِ ٹھوٚل لایان یہِ ما چھِ غزٕہَس یِروٕنۍ ناو کران یُس تٔمِس یہِ دِنہٕ چھِ یِوان چاہے سُہ پھل فیٖڈ ٲسِن چاہے سُہ گاسہٕ ٲسِن یہِ کوٗتاہ چھِ زایہِ کران تہٕ یہِ کوٗتاہ چھِ کھٮ۪وان تمہِ پَتہٕ کہِ یِمَن ما چھِ کانٛہہ بٮ۪مٲرۍ آسان یُس یِمَن قۄدرٕتی آسان چھِ یِہٕنٛدِس جیٖنسَن منٛز یِتھ کَنٮ۪تھ یُس یِمَن سۭتۍ یُس یِمَن کیر ٹیکَر چھِ آسان سُہ چھِ ہٮ۪کان آرام سان یِم چیٖز نوٹٕس کٔرِتھ ہٮ۪لدی کِتھ کَنٮ۪تھ نَنہِ اَکھ جانوَر چھِ یُس آرام سان پَنُن غُذا کھیٚیہِ پَنٛنُن غُذا ضایہِ کرِنہٕ کِہیٖنۍ تہِ نہٕ شور کر نہٕ کِہیٖنۍ کیٛازِ پَنٛنہِ حساب یِتھ کٔنۍ اِنسان چھِ بٮ۪مارِ منٛز کَتھ باتھ کران یا ونان چھِ تِتھے کٔنۍ چھِ یِم تہِ پَنٛنہِ زبانہِ منٛز ہٮ۪کان پَنٛنُن پَنٛنٕۍ کَتھ أمِس تام واتہٕ نٲوِتھ یُس یہِ کیر ٹیکَر یِمَن آسان چھِ یا یِمَن چھِ کیٚنہہ بٮ۪مارِ مخصوٗص یُس یِمَن جانوَرَن آسان چھِ یَتھ أسۍ وَنان چھِ تِم بَستہٕ چھِ یِمَن نیران یا ٲس نیوٗر چھِ یِمَن آسان أکِس اِنسانَس یُس یِمَن رَچھان چھِ آسان تٔمِس چھِ آرام سان لَگان پَتہٕ ییٚمِس ییٚمِس جانوَرَس ٲس نیوٗر چھِ آسان تٔمِس چھِ فیٖن وغیرہ زیادٕ وَسان تہٕ تمہِ پَتہٕ چھِ یِم أمِس ڈاکٹَرَس نِش نِوان تہٕ بیٚیہِ یُس زیادٕ مُلَوث آسہِ گُپَن رَچھنَس منٛز تہٕ تٔمۍ سٕنٛز اٮ۪ڈوایِس تہِ چھِ یِمہٕ نِوان تہٕ تمہِ پَتَن چھِ یِم مَشوَر کران کہِ أمِس کیٛاہ لَگہِ تہٕ کُس چیٖز پَزِ أمِس دیُن تہٕ کُس چیٖز پَزِ نہٕ أمِس دیُن کِہیٖنۍ تِنہٕ